بہٕ چھُس زیٛادٕ پہم کران پرٮ۪فر کُنہِ جٲے پہاڑن کُنٕے گژھُن یا کانٛہہ لینڈسکیپ اصل پہم آسہِ یا اگرے ہسٹاریکل مانومیٚنٹ آسہٕ یا لیک وغیرہ آسن تہِ بہٕ چھُس کران پسنٛد توٚتن گژھُن